اَلسَلامُ علیکُم مےٚ یُس گۄڈٕنیُک پرٛوڈَکٹہٕ چھُ اِستعمال کوٚرمُت سُہ چھُ سُہ کوٚر مےٚ سِکنَس رِلیٹِڈ تہٕ پرٛوڈَکٹہٕ آرڈَر کَرنہٕ برٛونٛٹھ وُچھ مےٚ تَتھ رِوِوٕز تَتھ ٲسۍ بَڑٕ پوازِٹِو رِوِوٕز آمِتۍ تہٕ مےٚ کوٚر سُہ آرڈَر مےٚ کوٚر سُہ آرڈَر تہٕ مےٚ وُچھ ٲں مےٚ کوٚر سُہ ایٚپلاے آفٹَر ٲں فرسٹہٕ ایٚپلِکیشَن تہٕ مےٚ باسیے آسمان تہٕ زٔمیٖنٕچ فَرَق واریاہ زیادٕ فرق باسیے مےٚ تَمہِ سۭتۍ بالکل اوٗس ایٚکزیکٹلی تی یہِ پرٛوڈَکٹَس منٛز اوٗس لیٚکھِتھ یہِ تَتھ رِوِوٕز ٲسۍ یِم تَتھ کوٚمیٚنٹٕس ٲسۍ سیم ٲسۍ تِمَے کوٚمیٚنٹٕس تہٕ بلکل چھَس بہٕ اَتھ خۄش تہٕ یہِ چھُ میوٗن اکھ پوازِٹِو ایٚکٕسپیٖریَنٕس یُس مےٚ پَننِس پرٛوڈَکٹَس سۭتۍ روٗد